یۄس مینۍ لایف چھِ بہٕ چھَس دِوان کَران ساروٕے کھۄتہٕ ویلیوٗ یۄس بہٕ دِوان چھَس سۄ چھَس بہٕ دِوان سٹیڈی تہٕ بیٚیہِ چھَس بہٕ دِوان ٹایمَس تِکیازِ مےٚ باسیو یُس ہَسا یہِ پَڑھُن چھُ یُس یہِ سٹیڈی چھُ اگر اِنسان سٹیڈی کَرِ سُہ چھُ گۄڈنیٚتھٕے پننِس پانَس پرٛیٚزناوان تمہِ پَتہٕ چھُ سُہ بَناونَس وٲلِس پرٛیٚزناوان تِکیازِ پَڑھن چھُ ٲں سُہ اَکھ چیٖز ییٚمہِ سۭتۍ اِنسان ہیٚچھان چھُ ریٚسپیٚکٹہٕ ریٚسپیٚکٹہٕ کِتھ کٲنٛہہ چھُ کَرُن کٔمِس سۭتۍ کِیتھ تَر پٲٹھۍ چھُ پیش یُن یہِ وُچھ مےٚ صرف پَڑھنَس سۭتۍ بیٚیہِ یُس ہَسا یہِ ٹایم چھُ ٹایم تہِ چھُ واریاہ زیادٕ ضُروٗری ٹایم چھُنہٕ صِرف پَڑھَن وٲلۍ سنٛدۍ خٲطرَے یوٗت ضُروٗری کیٚنٛہہ تِکیازِ یُس اَکھ فارمَر زٔمیٖندار چھُ آسان یا ڈاکٹر اِنجیٖنیر پرٛیٚتھ کانٛہہ سُہ تٔمِس چھِ آسان پَنُن تٔمِس چھِ آسان ٹایمٕچ پاے سُہ تہِ چھُ تَتھ پَننِس ٹایمَس قدٕر کَران مےٚ چھُ باسان یُس ٹایمَس قدٕر چھُ کَران سُے ہَسا چھُ پرٛیٚتھ کانٛہہ مٔنزِل سُے ہَسا چھُ سُہ ہیٚکان کیاہ پَننہِ خٲطرٕ تٔمسٕے یوٗت ہسا چھِ سۄ مٔنزِل واتان تِکیازِ ٹایم چھُ سُہ اَکھ چیٖز یُس اِنسانَس کیٚنٛہہ پرٛیٚتھ کانٛہہ مٔنزِل ہاوان چھُ برٛونٛٹھ کُن یہِ سُہ یژھہِ اگر ٹایم گوٚو اِنسان کَرِ پَنُن ٹایِم ضایہِ تٔمِس چھُنہٕ کِہیٖنۍ میلان اگر اِنسان اصٕل پٲٹھۍ ٹایِم پَنُن یوٗز کَرِ سُے چھُ واتان اصٕل پٲٹھۍ برٛونٛٹھ کُن